وعلیکُم اسلام ٹھیٖک پٲٹھۍ حظ صحت چھِ حظ ٹھیٖکٕے کۭژاہ پیٚٹہِ چھَو تقریٖباً نیران سِکیب ما حظ چھَس چلو کیٚنٛہہ نہَ حظ چھُنہٕ شامَس حظ دِمو نظر اَدٕ حظ ٹھیٖک حظ چھُ